ہیٚلو السلامُ علیکُم ؤنِو حظ آ آ آ کۄکرن چھِ اَز ریٹ جنرل چھِ یِم چھِناہ یم بایلَر یم چھِ اَسہِ کٕنن اَکھ ہَتھ داہ رۄپیہِ کِلوٗ تہٕ اگر تۄہہِ اَتھ چھِ آفر اَسہِ تھاومٕژ اَز نہٕ اگر کٲنٛسہِ کۄکَر دَہ وُہ آسن نا نِنۍ تٔمِس چھِ أسۍ آفر دِوان دَہ ٹُو وُہ پٔرسنٹہٕ نَمتھ رۄپیہِ تہِ ہیٚکو تۄہہِ کِلوٗ پٮ۪تھ تہٕ مگر آرڈر گژھِ آسُن مگر آرڈر گژھِ بوٚڈُے پَہِم آسُن تیٚلہِ تہٕ بیٚیہِ چھُ حظ اَسہِ یَتھ اَسہِ یِم پیرٕنٛٹ کۄکر ٹھیٖک چھا سُہ چھُ گژھان یِتھٕے پٲٹھۍ تتھ چھُنہٕ آسان پٮ۪ٹھٕ سُہ چھُ آسان کۄکُر ژٔٹِتھ سورُے تمِکۍ تان چھِ سُہ چھُ گژھان ڈوٚڈ ہَتھ ٹُو اَکھ ہَتھ سَتتھ پٲنٛژھ سَستھ رۄپیہِ کِلوٗ آ فُل پیرٕٹ ہا آ زِنٛدٕے تہٕ سُہ چھُ آسان واریاہ تتھ چھِ واریاہ سُہ چھُ آسان ترٛےٚ کِلوٗ ژور کِلوٗ تہِ پانٛژھ کِلوٗ تہِ آ اگر تُہۍ یِتھٕے پٲٹھۍ ڈیریکٹَے نِیِو اَدٕ سُہ بَنہِ تۄہہِ لگ بگ پیٚیہِ سُہ سَتھ ہَتھ ساڑ سَتھ ہَتھ تام کۄکُر سَمبا سَمبلٲتھ ومبلٲتھ اوا سورُے ٹھیٖک پاٹھۍ تہٕ بیٚیہِ چھِِ کیٛاہ چھِ بیٚیہِ چھِ بیٚیہِ تہِ چھِ قٕسم بیٚیہِ چھِ اَسہِ یِم دیسی تہِ چھِ دیسی کۄکر تہِ چھِ یِم نیبرٕ پٮ۪ٹھٕ چھِ ڈیریکٹے یِوان تہٕ کٲشُر اگر کٲشُر کۄکُر آسوٕ تۄہہِ ضروٗرت سُہ تہِ ہیٚکِو آرڈر کٔرِتھ تہٕ آفَر چھِ اَسہِ تھاومٕژ بَڈٮ۪ن آرڈرَنٕے یوت خالٕے آ ڈِسکاوُنٛٹ چھُ ؤنِو حظ آ دُکانَن ہَے چھِ اَسہِ ڈِس آ دُکانَن چھِ ڈِسکاوُنٛٹ اَسہِ دُکان گوٚو نَمٛتھ نمٛتھ ٹُو پانٛژٕنَمٛتھ آ نمٛتھ ٹُو پانژٕنَمٛتھ رۄپیہِ دِمہَو کِلوٗ کیٚنٛہہ چھُنہٕ نتہٕ چھِ أسۍ تُہۍ تُہۍ ہیٚکِو اَکھ ہَتھ داہ تہِ کلوٗ کٕنِتھ اَکھ ہَتھ وُہ تہِ آ ؤنِو ؤنِو کیٛاہ چھُ وۅنۍ کوٗتاہ کۭتیاہ کۄکَر چھِ ضروٗرت کۭتیاہ بویلَر شیٚٚٹھ چھا ضروٗرت چلو ٹھیٖک چھُ أسۍ کرو یہِ تُہُنٛد آرڈر کرو أسۍ ڈِیلِوَر کیٚنٛہہ چھُنہٕ تہٕ أسۍ سوزو ٹھیٖک چھا کوٚت چھُ سوزُن چلو کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ ؤلِو بہٕ سوزٕ پانَے کیٚنٛہہ چھُنہٕ پرواے چلو اَس آ آ ٹھیٖک چھُ ٹھیٖک چھُ پیٚرَٹ وُہ پوٗتۍ اَدٕ ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ بیٚیہِ چھا کیٚنٛہہ کٲشِرۍ پٍنٛژٕہ چلو کیٚنٛہہ چھُنہٕ بہِ یِکیٛاہ لیکھَن چھُس لیکھَن چھُس نہَ بہٕ وَنہَو تَمہِ ساتہٕ تہٕ آرڈر گژھِ ڈیلوَر یِتھُے ڈیلؤری گژھِ تٔمی ساتہٕ کٔرۍزیٚو ٹرٛانسفَر کیٚنٛہہ کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ وُنِکیٚن ما پیٚن ضروٗرت کالۍکیٚتھ پٮ۪ٹھ پگاہ چھِ تھوڑا آوریرٕے کالۍکیٚتھ پٮ۪ٹھ گژھِ مالٕچ ڈِیلؤری اَوا اَوا ٹھیٖک چھُ اچھا السلامُ علیکُم